اَوا مےٚ چھُ پَنُن ہینٛڈ میڈ یُس زَن مےٚ اَتھٕ سۭتۍ چھُ بَنومُت گِفٹ سُہ چھُ مےٚ پنٛنِس دوستَس گِفٹ کوٚرمُت سُہ چھُ مےٚ پنٛنہِ اَتھٕ سۭتۍ بَنومُت مےٚ چھُ واریاہ زیادٕ مطلب واریاہ ماے مُحبتہٕ سان سُہ کارڈ بَنومُت تَتھ منٛز چھِ مےٚ واریاہ پینٹِنٛگ مطلب یۄس زَن مےٚ پنٛنیو اَتھو سۭتۍ چھِ بَنٲومٕژ سۄ چھِ مےٚ تٔمِس گِفٹ کٔرمٕژ بہٕ چھَس اَوا یہِ چھُ اِمپاٹَنٹ زِ مطلب تِمَن چھِ واریاہ زیادٕ ویلیوٗ ہینٛڈ میڈ یِم چیٖز چھِ أسۍ بَناوان تِمَن سۭتۍ چھِ أسۍ تِمَن چھُ واریاہ زیادٕ ویلیوٗ تِکیٛازِ اَمہِ سۭتۍ چھُ یُس ییٚمِس زَن أسۍ گِفٹ چھِ کَران سُہ تٔمِس تہِ چھُ یہِ مطلب فِکرِ تَران زِ بیٛاکھ تہِ چھُ میٛانہِ خٲطرٕ واریاہ زیادٕ یہِ واریاہ زیادٕ ٹایِم گُزاران تٔمۍ سٕنٛدۍ خٲطرٕ تہِ چھُس بہٕ اِمپاٹَنٛٹ تہٕ بیٚیہِ چھِ یِم ہینٛڈ میڈ مطلب یِم اَتھٕ سۭتۍ کارڈ چھِ بَنان تِم چھِ واریاہ زیادٕ یہِ ویلیوٗ تھاوان واریاہ زیادٕ واریاہ زیا